وعلیکُم سلام اسلامُ علیکُم آ ٹھیک اصل پٲٹھۍ گَرِ چھُوا سٲری ٹھیک آ بلکُل بلکُل تُہی کَم حظ چھو آ تیٚلہِ چھو تُہۍ واریاہ خوبصورَت جایہِ پٮ۪ٹھ

گوٚو تۄہہِ چھو میٛون سا نگ کہیٖنۍ کَرنہٕ خٲطرٕ حظ چھَنہٕ یہِ گَژھہِ اَتھ اَتھ خٲطرٕ گَژھہِ آواز آسٕنۍ اصل اَتھ خٲطرٕ چھِ پیوان واریاہ زیادٕ محنَت تہِ کَرٕنی یِتھ کَنۍ مےٚ پیٚوکَرُن مےٚ پیٚو یُتھی بہٕ شُروعات لوٚگُس کَرنہِ کَرنہِ سِنگِنگ ہُنٛد تہٕ یِم مےٚ گۄڑنِکۍ ؤری ٲسۍ تِمَن منٛز پیٚو مےٚ واریاہ زیادٕ سٕٹَرگٕل کَرُن تہٕ تہٕ کٲم ٲس نہٕ مِلان کِہِنۍ سونگز ٲسۍ نہٕ اصل گَژھان کیٚنٛہہ وایرَل ٲسۍ نہٕ گَژھان سونگٕس کیٚنٛہہ اَتھ چھُ پیوان پیشَنس یہِ تھاوُن صَبر چھُ پیوان تھاوُن بییٚہِ چھِ پیوان اَتھ خٲطرٕ واریاہ زیادٕ محنت کَرٕنۍ گۄڑنٮ۪تھے گوٚو پَننِس پانَس پٮ۪ٹھ گَژھہِ اِنسان تَوَجو دِیُن مےٚ کیاہ کیاہ پَزِ لایفہِ مَنٛز کَرُن پَنٕنۍ گول کیٚنٛہہ سٮ۪ٹ کَرٕنۍ تِم أچیٖو کَرٕنۍ لۄکٕٹۍ لۄکٕٹۍ گول یہِ تھاوُن ذہنَس منٛز کہِ یہِ مےٚ کوتاہ چھُ مےٚ کُس کُس گول چھُ مےٚ کیاہ کیاہ چھُ ایٚچیٖو کَرُن تَتھ خٲطر چھُ کَمپِٹِشَن تہِ گَژھان واریاہَن یَتھ پٮ۪ٹھ یِمَن ٹی وی شوز چھِ گَژھان ییٚتہِ ییٚتہِ پَتہٕ بٔڑۍ بٔڑۍ ڈیریکٹَر چھِ تِم چھِ کَران چوز کُس کوتاہ یہِ چھُ ایفِشَنٹ چھُ سُہ کوتاہ یہِ چھُ کَس مَنٛز کۭژاہ قٲبِلِیَت چھےٚ ییمِس آواز آسہِ واریاہ اصل تِمَن چھِ تِم یہِ کَران سِلٮ۪کٹ چھِکھ کَران پَتہِ چھِکھ کَران کٲم تہٕ تِمنٕے چھِ تِم تِم پَتہٕ یہِ گٮ۪وناوان یِمَن فِلمَن منٛز مےٚ وون تۄہہ گۄڑنٮ۪تھے گۄڑنِکہِ یِم ؤری ٲسۍ مےٚ تِم ٲسۍ مےٚ واریاہ زیادٕ تِمَن منٛز میٚو مےٚ واریاہ زیادٕ سِٹرَگٕل کَرُن تَمہِ پَتہٕ لوگُس بہٕ وارٕ وارٕ سوشَل میڈیاہُک استِعمال کوٚر مےٚ تَمہِ پَتہٕ کوٚر مےٚ لوٚگُس بہٕ سِٹیجَس پٮ۪ٹھ پییٚہِ شوز تھٲے مےٚ آنلایِن شو یہِ لایِو کۄنسٲٹٕس تھٲے مےٚ کٔرِم کَنڈَکٹ واریاہَن جایَن تَمہِ وَجعہ سۭتۍ گو میون ناو واریاہ مشہور ییٚمہِ وجہہ سۭتۍ نظر پیٚیہِ باقیَن ڈایریکٹَرَن مےٚ پٮ۪ٹھ تہٕ یہِ چھُ اَز میانہِ کامیابی ہُنٛد راز یہِ گٔے اصل واریاہ کَتھ تُہی کٔرو تۄہہِ چھو وُنہِ لۄکٕٹ ایج تۄہہِ کٔرو تُہی کٔرو وٕنکہِ پٮ۪ٹھے سِنگِنگ سِٹاٹ اِنشاء اللہ گَژھہِ ملیو تۄہہِ تہِ تھٔز کامیٲبی ٹھیک حظ چھُ ٹھیک